مطلب ہَر کانٛہہ بَچہِ چھِ پَنٚنِس فری ٹایمَس مَنٛز کَران کہِ تِم چھِ زیادٕ کھۄتہٕ زیادٕ ویڑیو گیمٕز مطلب زیادٕ فون ایڑِکشَن چھِ تِم فون چھِ چلاوان کانٛہہ چھُ گِندان ویڑیو گیمٕز کانٛہہ چھُ وٕچھان ٹی وی نیران نٮ۪بَر تہٕ گِندان چھِ کرکَٹ کِرکَٹ کٕلَب چھِ تِم جۄیِن کَران یا بیٚیہِ تہِ اَمہِ بغٲر چھِ واریاہ چیز یِم بَچہِ چھِ کَران پَننِس فری ٹایمَس